اَگر بہٕ کَتھ کرٕ تِم ٹواپِک مطلب بہٕ چھیٚس بہٕ چھیٚس یَژھان بہٕ لیٚکھہٕ ہا تَتھ پٮ۪ٹھ مَگر بہٕ چھیٚس توتہِ سونٛچَان کیٛاہ پَے اَتھ پٮ۪ٹھ کیٛتھ رِوِو یِن مےٚ یا کیٛتھ فیٖڈبیک یِن مےٚ بہٕ چھَس نہٕ کھۄژَان فیٖڈبیکَس کیٚنٛہہ نَہ چھیٚس بہٕ کرٛٹِسٕزمَس کھۄژان مَگر بہٕ چھَس شونٛچان کہِ واریاہ حِساب چھُ آسان کیٚنٛہہ کانٛہہ ہیٚکہِ کیٚنٛہہ تہِ ؤنِتھ کانٛہہ ہیٚکہِ تھرٛیٚٹٕس تہِ دِتھ یا یُتھ یُتھ کانٛہہ چیٖز فار ایٚگزامپٕل بہٕ چھیٚس سونٛچان اَگر بہٕ لیٚکھہٕ وُمیٚن ایٚجوکیشَنَس پٮ۪ٹھ ٹھیٖک چھا تَتھ پٮ۪ٹھ تہِ چھِ پَتہٕ واریاہ اوٚنگجہِ ۄۄتھان اَگر بہٕ لیٚکھہٕ چایِلڈٕ لیبَر ٹھیٖک چھا مےٚ چھُ باسان اِنڈیا ہَس منٛز چھُ چایِلڈٕ لیبَر اَکھ واریاہ بوٚڑ اِشوٗ ٹھیٖک چھا مےٚ چھُ باسان ہاف پاپولیشَن یۄس چھِ نا تِم چھِ ہاف پاپولیشَن گوٚو زیادٔے ہَاف پاپولیشَن کھۄتہٕ نیٚصفٕے مےٚ چھُ باسان کہِ لۄکٔٹۍ لۄکٔٹۍ بَچہٕ چھِ اَگر تُہۍ وُچھُو ماینٕزَن منٛز کٲم کران یا ٹی سِٹالَن پٮ۪ٹھ کٲم کران یا گھرِ یِم تہِ کوک یا آسان مطلب کانٛہہ چھُ آسان تِمَن چھُ گھرِ یِوان لۄکٹیٚن بچیٚن کٲم کَرناونہِ یِمَن ہنٛز ایج پَرنَس چھِ آسان مطلب اَکہِ دۄہ لیٚکھیٚے مےٚ اکھ آٹ مطلب اکھ چیٖز اَتھ خٲطرٕ چایلڈٕ لیبَر خٲطرٕ تَتھ پٮ۪ٹھ آو مےٚ واریاہ مطلب ہے تیٚلہِ کیٛاہ ژٕے دِکھہٕ پوٚنسہٕ یہِ چھِ مَجبوٗری آسان مَگر مےٚ چھُ باسان یہِ اَمہِ کھوتہٕ بوٚڑ چیٖز تہِ ہیٚکوٚو أسۍ ایٚکۄیَر تہِ کٔرِتھ مطلب حٲصِل کٔرِتھ فار ایٚگزامپٕل اَگر أسۍ سُے بَچہٕ پَرناوہون تیٛتھ کیٛاہ پَے سُہ بَنہِ مطلب برٛونٛہہ ہیٚکہِ سُہ کانٛہہ ایٚگزام تہِ کوالِفَے کٔرِتھ یِم چھِ واریاہ لۄکٹِس یا أڈۍ چھِ آسان تِم تِموٚو چھُ یہِ بِزنیٚس آسان بَنومُت اَگر تُہۍ وُچھِو وُنٛکیٚس تہِ ٹرٛیفِک ٲں ٹرٛیفِک جام فار ییٚتہِ آسان چھُ ییٚتیٚن ٹرٛیفِک وغیرہ چھُ آسان سِگنَل وِگنَلَن پٮ۪ٹھ تَتیٚن کۭتیٛاہ لۄکٕٹۍ لۄکٕٹۍ بَچہٕ چھِ آسان تِموٚو کیٛاہ چھُ آسان پانَس کوٚرمُت تِم ہیٚکہٕ ہان پٔرِتھ تہٕ تِم ہیٚکہٕ ہان تَمہِ کھۄتہٕ اصٕل جاب تہِ کٔرِتھ مَگر نَہ تِم چھِ چیٛوٗز کران یہِ بیٚیہِ چھُ پیریٚنٛٹسَن ہنٛد سَپورٹ چھُ آسان ورایاہ کَم مطلب واریاہ اِشوٗ چھِ یَتھ منٛز بہٕ چھیٚس سونٛچان لیٚکھنَس یا یا آز کَل اَگر تُہۍ وُچھُو سٲنِس اِنڈیا ہَس منٛز اَگر بہٕ لیٚکھہٕ ہا پرٛوسٹِٹیٛوٗشَن کِس بارَس منٛز سُہ تہِ چھُ مطلب اَگر کانٛہہ اِنسان چھُ تَتھ منٛز شٲمِل تِم چھِ دَپان ہے یہِ چھُ مَجبوٗری سان یہِ چھُ اَگر یہِ کران چھُ أمِس اَتھ اَتھ پتہٕ آسہِ کیٚنٛہہ مَجبوٗری مَگر یِم چھِنہٕ یہِ سَمجھان کہِ یہِ چھُ غلط مطلب یِمَن چھُنہٕ یہِ سَمجھِے تَران کہِ یہِ چھُ غلط تۄہہِ چھُو یہِ ایٚکسیٚپٹ کرُن مَگر نَہ تِمَن ہنٛد دیٚماغ چھُ کیٚنٛہہ بدل وَنان واریاہ اِشوٗز چھِ یا ایٚجوکیشَنس پٮ۪ٹھ اَگر ایٚجوکیشنُک بہٕ وَنہٕ کہِ کوریٚن چھِ ایٚجوکیشَن واریاہ اِمپارٹیٚنٛٹ أڈۍ چھِ تِتھۍ آسان ہے أسۍ چھِ یِتھۍ أسۍ ہیٚکہوکھ نہٕ پَننہِ کورِ پَرنٲوِتھ تۄہیٚے ہِش کوریٛو کوٚر ییٚتیٛک سَماج خراب یا یُتھ یِتھۍ چیٖز چھِ ہیٚکان تِم ؤنِتھ تِم چھِنہٕ یہِ سونٛچان کہِ چاہے سُہ لٔڑکہٕ ٲسِنۍ یا چاہے سۄ کوٗر ٲسِنۍ ایٚجوکیشَن چھِ دۄشؤنی ہنٛدۍ خٲطرٕ اِمپارٹیٚنٛٹ سۄ ایٚجوٗکیشَن چھِ ہیٚلٕپ کران أکِس اِنسانَس منٛز چاہے سُہ مَہ کٔرِنۍ کٲم وٲم مَگر تِم چھِ واریاہ چیٖزَن منٛز اسہِ مدد کران أڈۍ چھِ أڈۍ اِنسان چھِ تِتھۍ آسان یا اَگر مےٚ چایِلڈٕ لیبرٕچۍ کَتھ مےٚ وُچھ اَکہِ دۄہ کیٛاہ اوس اَکہِ دۄہ کیٛاہ گوٚو بہٕ ٲسٕس بہٕ ٲسٕس گٲڈۍ چَلاوان وۄنۍ ٲس أتی سۄ کوٗر لۄکٕٹۍ کیٛاہ کٕنان موزٕ کٕنان دوٚپمَس بیٹا ژٕ چھَکھ نا پَران وَران کِہیٖنۍ کیٛاہ دَپان چھَم ہے وۄنۍ کیٛاہ چھُ مےٚ پٔرِتھ کَرُن مطلب تِمَن چھُ یہِ ماینٛڈ سیٚٹٕے بَنومُت گھرِکیٛو یا چھُ یِتھ پٲٹھۍ تہِ ہیٚکان ٲسِتھ کہِ فار ایٚگزامپٕل تٔمۍ سُنٛد مول چھُ تٔمۍ تہِ چھِ یِہٲے کٲم کٔرمٕژ تٔمۍ سُنٛد وۄنۍ یُس نیٚچیٛو تہِ چھُ تٔمِس تہِ چھِ یِہٲے کٲم کرٕنۍ کیٛاہ پَے تٔمۍ سٕندِس نیٚچوِس آسہِ بدل اِنٹٕرٛسٹہٕ یا بیٛاکھ اَکھ اِنسِڈیٚنٛٹ اوس مےٚ سۭتۍ گوٚمُت بہٕ ٲسٕس گٔیَس بہٕ اَکہِ دۄہ اکھ مال تَتہِ ٲسۍ وۄنۍ لۄکٔٹۍ لۄکٔٹۍ یِم آسان چھِ صفٲیی وَفٲیی کران بیٹا ژٕ کیٛازِ یہِ صفٲیی کران تٔمی ووٚن دوٚپُن کیٛاہ کرٕ بہٕ مےٚ چھُ ضروٗری گھرِ چھُنہٕ کہٲنۍ تہٕ مےٚ چھُ مول فورٕس کران نَہ یِہٲے کٲم چھیٚے کَرٕنۍ پَرُن وَرُن چھُے نہٕ کِہیٖنۍ دوٚپمَس کیٚنٛہہ چھُنہٕ بہٕ پَرناوَتھ دوٚپُن نہ مےٚ چھُنہٕ ضروٗرت مطلب مےٚ چھُ پَننُے شوق بہٕ گوٚژھس پَرُن مَگر مےٚ چھِنہٕ گھرِکۍ وَرِکۍ مانان کیٚنٛہہ بیٚیہِ مےٚ چھُ باسان یِم یِم ٹواپِک چھِ تِتھۍ یِم واریاہ سیٚنزِٹِو چھِ لیٚکھنَس مطلب اَتھ پٮ۪ٹھ ہیٚکَن واریاہ کرٛٹِسٕزٕم یِتھ تہٕ مےٚ چھُ باسان کہِ یِم چیٖز گژھَن نہٕ گژھٕنۍ کیٚنٛہہ اِنڈیا ہَس منٛز تہٕ بیٚیہِ چھِ یِم واریاہ سیٚنزِٹِو ٹواپِک بہٕ چھَس واریاہ مطلب سونٛچان لیٚکھنہٕ برٛونٛہہ کہِ بہٕ وَناہ بہٕ کرا اَتھ پٮ۪ٹھ لیٚکھا بہٕ یا بیٛاکھ اِنسِڈیٚنٛٹ یُس مےٚ ووٚن مطلب تٔمِس کٔر مےٚ واریاہ ہیٚلٕپ مطلب بہٕ چھیٚس واریاہ خۄش قٕسمت پانَس سَمجھان کہِ اَگر مےٚ ٲں مطلب ٲں اَگر بہٕ زینان تہِ چھیٚس بہٕ تہِ چھیٚس ہیٚکان سُہ یوٚ مطلب اِستعمال کٔرِتھ بیٚکہِ سٕنٛدۍ موٗجوٗب اکھ کوٗر ٲسۍ سۄ ٲسۍ دیٖدی مےٚ چھُ واریاہ پَرنُک شوق تٔمۍ وُچھنَس بہٕ اَکہِ دۄہ یونیٖوَرسٹی نیران سۄ ٲسۍ أتی مطلب چھِنہ تِم بِچٲرۍ تِم لۄکٕٹۍ بیٚگٲرٕس آسان تِم پَتھر بیٖہتھ دوٚپُن مےٚ چھُ واریاہ شوق مطلب ییٚلہِ مےٚ تٔمۍ سُنٛد اِنگلِش بوٗز مطلب اِنگلِش اِن دَ سیٚنٕس سۄ ٲس تِتھۍ تِتھۍ وٲرڈ یوٗز کران منٛزٕ منٛزٕ وَنان ووٚںۍ چھُ مےٚ بہٕ چھیٚس واریاہ ایٚکٕسپیٚکٹ کرُن چلوٚو سون یہِ ایٚکٕسپیٚکٹ کَرُن آسہِ نہٕ تیٛوٗتاہ بوٚڑ کیٚنٛہہ یہِ وٲرڈ مَگر تٔمۍ سٕنٛدۍ ٲسہٕ بوزُن نَہ چھُ تٔمِس کَم مطلب تٔمِس چھُنہٕ فون تہِ اوس نہٕ تٔمِس کانٛہہ دوٚپمَس ژےٚ کَپٲرۍ ہیٚچھمٕتۍ یِم وٲرڈٕس دوٚپُن منٛزٕ چھِنہٕ دیٖدی کران بہٕ چھَس تِمَن یونیورسٹی وونیٖورسٹی بوزان ووزان یَپٲرۍ ہۄپٲرۍ مطلب تِم چھِ آسان پَکان یِم چھِ آسان اِنگلِش کران مطلب بہٕ چھیٚ یہِ یِم وٲرڈ تھاوان لیٚکھِتھ تہٕ مےٚ گوٚو تَتیٚن واریاہ دِلَس مےٚ دوٚپ خۄدایا مطلب کیٛاہ مطلب أمِس چھُ مطلب أمِس چھُ أمِس چھُ شوق پَرنُک مَگر أمِس چھِنہٕ دِوان ساتھ گھرِکۍ وَرِکۍ کیٚنٛہہ دوٚپمَس ژٕ کۄنہٕ چھَکھ نہٕ تیٚلہِ پَران پَننہِ حقہٕ خٲطرٕ کۄنہٕ چھَکھ نہٕ لَڑھان دوٚپُن دیٖدی اَگر بہٕ یہِ کرٕ مطلب مےٚ گژھہِ پَتہٕ واریاہ مطلب واریاہ نۄقصان واتہِ مےٚ وغیرہ ہُو یہِ تہٕ مطلب یِتھۍ یتھۍ چیٖز چھِ گژھان تہٕ یا اَگر تُہۍ وُچھُو ڈومیٚسٹِک وۄایلیٚنٕس اَگر لیٚکھو بہٕ دَپہٕ نَہ زَنانہِ کوٚر غلط مطلب مَردَن کوٚر غلط مَگر أڈۍ کیس چھِ مطلب بہٕ چھیٚس منٛزٕ وَنان پتہٕ بہٕ ہیٚکا لیٚکھِتھ کیٛونٛکہِ ڈومیٚسٹِک وۄاییلیٚنٕس ہیٚکہِ دوٚشؤنی ہنٛدۍ سایڈٕ گژھِتھ مردٕ سایڈَس تہِ تہٕ زَنان سایڈ تہِ اَکہِ دۄہ ٲسٕس بہٕ یِہٲے پَران اکھ ٲں اِنسٹاگرٛامَس پٮ۪ٹھ اَتہِ وُچھ مےٚ زَنانہِ اوس لویمُت مَردَس تہٕ أڈۍ کورِ چھِ وَنان ہے اصٕل کوٚر أمۍ کورِ أمۍ لویے لٔڑکَس مَگر اسہِ کیٛاہ چھِ پَے کہِ أمۍ لٔڑ کورِ ما آسہِ أمۍ لٔڑکَن ما آسہِ یا أسۍ کورِ ما آسہِ کیٚنٛہہ غلط کورمُت یا أمۍ لَڑکَن ما آسہِ غلظ کوٚرمُت کہِ کوٗرٕے چھِ لٔڑکَس لایان ییٚلہِ لڑکہٕ چھُ کورِ لایان أسۍ چھِ وَنان بہٕ چھیٚس نہٕ اَتھ چیٖزَس پرٛموٹ کران کیٚنٛہہ بہٕ چھیٚس دَپان سون مطلب سون انداز چھُ آسان وُچھنُک أسۍ چھِ تھاوان صرف أکسٕے چیٖزَس کُن أچھۍ أسۍ چھِنہٕ وُچھان بیٛاکھ پہلو کیٛاہ چھُ اَگر بہٕ دَپہٕ یہِ پیٛوٚو یہِ فار ایٚگزامپٕل مےٚ آسہِ ترٛیشہِ گِلاسہٕ اَتھس کیٚتھ یہِ پیٛوٚو چھُ نا چلو بہٕ چھیٚس دَپان ڈومیٚسٹِک ۄۄیلیٚنٕس تہِ چھِ واریاہ غلط اَگر گژھان چھُ کٲنسہِ مَگر بہٕ چھیٚس دَپان اَتھ چھِ آسان ہَمیشہٕ مطلب اَڈیٚن سۭتۍ چھُ گژھان بہٕ چھیٚس تِمَن ہنٛدۍ خٲطرٕ چھیٚس نہٕ بہٕ ونان مَگر أڈۍ کیس یِم مےٚ وُچھمٕتۍ چھِ تَتھ منٛز کیٛاہ چھُ گژھان تَتھ منٛز چھِ ہیٚکان مطلب یہِ چھُ پرٛوبیبٕلٹی آسان تِمَن اَڈیٚن کیسَن منٛز ٹھیٖک چھا یِم یِم چیٖز چھِ آسان مطلب بہٕ چھیٚس چاہان یِمَن چیٖزَن منٛز چھیٚس نہٕ بہٕ ہیٚکان لیٚکھِتھ کیٚنٛہہ مطلب بہٕ چھیٚس چاہان بہٕ گٔٔژھٕس لیٚکھٕنۍ مَگر سِٹٕل بہٕ وُچھہٕ بہٕ کیٛاہ کرٕ یِم چھِ تھوڑا سیٚنزِٹِو ٹواپِکٕس بیٚیہِ یِم چھِ مےٚ باسان ٹیبوٗ اِنڈِیا ہَس منٛز تہٕ مےٚ چھُ باسان بُتھہِ اَگر کیٚنٛہہ پلیٛوو بہٕ لیٚکھہٕ اَتھ بارَس منٛز تہٕ بہٕ سونٛچہٕ بہٕ کرٕ رِسٲرٕچ بہٕ چھَس نہٕ باقین رایٹَرَن ہنٛدۍ پٲٹھۍ کیٚنٛہہ مطلب بہٕ ہیٚکہٕ نہٕ ؤتھۍ ؤتھۍ وُچھِتھ تہٕ لیٚکھِتھ مےٚ چھِ گۄڈٕنیٚتھ پیٚوان رِسٲرٕچ کرٕنۍ تہٕ تمہِ ایٚکواڈِنٛگلی ہیٚکہٕ بہٕ لیٚکھِتھ ویٚکھِتھ یہِ تہِ مےٚ باسہِ ٹھیٖک چھُ یا کیٛاہ باسہِ تَمیٚے ایٚکواڈِنٛگلی ہیٚکہٕ بہٕ لیٚکھِتھ